وعلیکم السلام تُہۍ چھُوا ٹھیٖک شُکُر رۄبَس کُن ٹھیٖک پٲٹھۍ کٔرۍتو حُکمَہ تُہۍ چھُوا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تِمَے چھےٚ ضورتھ اَوا ٹھیٖک آ ٹھیٖک ٹھیٖک اَدٕ کِہیٖنۍ چھُنہٕ پَراوے یہِ ریٹ ہٮ۪کو أسۍ پتہٕ ییٚتٮ۪ن تہِ کٔرِتھ تہٕ تۄہہِ دِمہو ڈِسکاوُنٛٹ کِہیٖنۍ چھُنہٕ ٹٮ۪نشَن تُہۍ ہے چھِو اَسہِ پَنٕنۍ کَسٹٕمَر تہٕ یہِ تۄہہِ ضوٚرتھ آسِوٕ تُہۍ ہیٚکِو مےٚ یہِ تُہۍ ؤنِو کیٛاہ کیٛاہ چھُ ضوٚرَتھ یِم بَوُل بیٚیہِ چَمچہٕ نا بیٚیہِ چھُ یہِ ڈِسکاوُنٛٹ چھِ أسۍ ہُتھ پٲٹھۍ تہِ کَسٹٕمَرَن دِوان مگر یُس وۄنۍ پَنُن کَسٹٕمَر آسہِ تٔمۍ سٕنٛدۍ خٲطرٕ چھُ آسان پَتہٕ سٕپیشَل ڈِسکاوُنٛٹ تہٕ کِہیٖنۍ چھُنہٕ پَرواے أسۍ کَرو یہِ یِم چھِ آمِتۍ نٔوۍ نا چَمچہٕ چھِ آمِتۍ تَمِکۍ تِم بَوُلَن ہٕنٛدۍ تِم کَنٛدٕ کَنٛدٕکٔرۍ دار چھِوا تۄہہِ ضوٚرَتھ کِنہٕ پٕلین چھِو ضوٚرَتھ اچھا ٹھیٖک ٹھیٖک اَدٕ کِہیٖنۍ چھُنہٕ کَنٛدکَرِکۍ چھِ اَسہِ واریاہ آیٹَم ییٚتٮ۪ن اٮ۪ویلیبٕل تہٕ بیٚیہِ تہِ اگر تۄہہِ فٔردَر کینٛہہ آسہِ ضٔروٗرَتھ ییٚتٮ۪ن وٕچھِو تُہۍ دُکانَس پٮ۪ٹھ اَسہِ چھِ وٕچھِو کَنٛدٕکٔرۍ سَماوار چھِ اَسہِ کَنٛدکٔرۍ یِم تھالہِ چھِ اَسہِ کَنٛدٕکٔرۍ یِم گِلاسٕز چھِ اَسہِ کَنٛدٕکٔرۍ آ تِم تَشنارِ تہِ چھےٚ اَسہِ کَنٛدکٔرۍ یِم کَنٛدٕکٔرۍ یِم مَہراز پَلیٹ چھِ نا آسان اَز مَہرازَس وَہرازَس خٲطرٕ تہٕ تِم پَلیٹ تہِ چھِ اَسہِ بَوُل تہِ چھِ اَسہِ کَنٛدکٔرۍ پرٛٮ۪تھ کانٛہہ قٕسٕم چھِ اَسہِ کَنٛدٕکَرِ منٛز موٗجوٗد ییٚتہِ تہٕ یُس تہِ تۄہہِ ضٔروٗرَتھ آسِوُ کِہیٖنۍ چھُنہٕ پَرواے تُہۍ ہیٚکِو یِتھ تُہۍ وٕچھِو ییٚتِنَسہٕ کانٛہہ چیٖز یُس تۄہہِ اٮ۪کٕسٹرٛا تہِ آسِوُ ضٔروٗرَتھ سُہ ہٮ۪کو آڈَر تہِ کَرنٲوِتھ اگر تۄہہِ بیٚیہِ تہِ چھُ نا کینٛہہ ضٔروٗرَتھ پییِوٕ تہٕ سُہ ہٮ۪کو پَتہٕ آڈرَس پٮ۪ٹھ تہِ چھِ أسۍ ہٮ۪کناوان بَنٲوِتھ سُہ چھُنہِ کینٛہہ ٹٮ۪نشَن ٹھیٖک چھُ ٹھیٖک چھُ بیٚیہِ اگر بیٚیہِ تہِ کینٛہہ آسہِ ضٔروٗرَتھ تہٕ فون کٔرۍزیو کینٛہہ چھُنہٕ ٹھیٖک چھِ حظ چلو ٹھیٖک حظ چھُ چلو بِہِو رۄبَس حوال اَدٕ حظ چلو السلام علیکم